ہٮ۪لو اسلام علیکم اہن حظ اہن حظ اَہَن حظ

أسہِ حظ چھِ بَناوان ہر کانٛہہ بٮ۪کری آیٹم ییٚتہِ چھِ فرٛٮ۪ش بٮ۪کری ایٹم مِلان أسۍ چھِ بَناوان پٕلَم کیک آسن چاکلیٹ کیک آسَن یا پایِن اٮ۪پٕل کیک یا باقٕے پیسٹرٛی ٹایپٕس چھِ آسان یا واریاہ وایٹ فارٮ۪سٹ بٕلیک فارٮ۪سٹ یا کُکیٖز ڈِفرَنٹ ٹایپٕس

بیٚیہِ اَمہِ اَمہِ علاوٕ اگر تۄہہِ سویٖٹ آیٹمٕز تہِ چھُ ضوٚرَتھ یہِ مِٹھاے وِٹھاے تِم تہِ چھِ بَنان اَسہِ نِش بیٚیہِ جوٗس وغیرہ بیٚوریٚجٕس یِم تہِ تۄہہِ ضوٚرَتھ پٮ۪نو اہن حظ سُویٖٹٕس بَننو تۄہہِ ہر کُنہِ ٹایپٕکۍ رسگول برفی تَمام بَلاے نہ حظ آرڈَر چھُ پٮ۪وان اَکھ ہفتہٕ برونٹھ دیُن یُتھ أسۍ تَمی حِساب حِساب تھاوو پرٛٮ۪پریٚشن اَسہِ چھِ باقٕے کَسٹمٲرٕس تہِ آسن تَمی حِساب چھِ اَسہِ پٮ۪ون پرٛیٚپیر کَرٕنۍ پنٕنۍ آرڈَر تَوَے تُہۍ ؤنِو مےٚ تۄہہِ نہ حظ تھوڑا پیٚمٮ۪نٛٹ پیٚیِو تُہۍ اٮ۪ڈوانسٕے منٛز کَرٕنۍ تہٕ باقٕے ییٚمٮ۪نٛٹ ہیٚکِو تُہۍ سیم دۄہ تہِ سیم ڈے تہِ کٔرِتھ ییٚمہِ دۄہ تُہۍ پٮ۪کیج تُلِو اَہن حظ اگر تُہی ہوم ڈٮ۪لؤری تہِ چھُو یَژھان آپٹ کَرُن تَمہِ خٲطرٕ چھِ تۄہہِ تھوڑا اٮ۪کٕسٹرا چارجِز دِنۍ سُہ تہِ ہٮ۪کو أسۍ کر نٲیِتھ أسۍ حظ چھِ دِوان اَتھ ناگبلکِس ایٚرِیاہَس سٲرسٕے آلَسٹِنٛگ گاندَربَل یا یورٕ صوُر تام یوٗتاہ یوٚت تُہۍ ؤنِو اَہن حظ لوکیٚشنہٕ حِساب چھِ ڈیٚلؤری چارجِز بیٚیہِ پٮ۪کیٚجٕس کۭتیٛاہ آسن تَمے حِساب کھَسان اَہن حظ ؤنِو کیٛاہ چھُ تۄہہِ ضوٚرَتھ بٲگِر کھنہِ ہَتھ پانٛژھ رۄپِنۍ وٲلۍ ہَتھ دَہ رۄپِنۍ وٲلۍ ہَتھ رَسگول ڈبہ ایک بیٚیہِ چاکلیٹ برفی اَکھ ڈَبہٕ دال چھِ اَسہِ مونٛگ دال چھِ یا آلوٗ بوٗجا چھِ یا رۄیَل رۄیَل چھِ سُہ چھُ آسان تَتھ منٛز چھِ سٲری ٹایپ آف یِم دال آسان مِکٕس کٔرِتھ رۄیَل مِکٕس ٹھیٖک رۄیَل مِکٕس ما چھُ تھاوُن تَتھ منٛز چھِ سارے دال آسان مِکِسچَر سُہ تہِ تھوٚو رۄیِل مِکٕس اَکھ پٮ۪کٹ کھٹا میٹھا ما چھُ تھاوُن تۄہہِ بٔرتھ ڈے کیک سُہ کٔژ پاوُنٛڈ چھُ تۄہہِ بَناوُن بٔرٕتھ ڈے کیک زٕ پونٛڈ فٕلیٚور کیٛاہ چھُ تھاوُن چاکلیٹ پایِن اٮ۪پٕل وٮ۪نِلا یا مِکسٕڈ چلو ٹھیٖک چھُ وٮ۪نِلا کیک اَکھ بیٚیہِ تُہۍ ہیٚکِو اکھ دۄہ برونٹھ تہِ پِک کٔرِتھ آرڈر یا سیم ڈے تہِ ہیٚکِو تُہۍ پِک کٔرِتھ یہِ آسہِ دۄنوَے ٹایِمن ریٚڈی چلو ٹھیٖک چھُ اَچھا بِہِو رۄبس حوال